واریاہ کُلۍ کٔٹۍ ہسا چھِ تِم یِمن یِہُنٛد زِندٕ روزُن چھُ آسان کٔشیٖرِ ہِنٛدِس موسمَس منٛز واریاہ مُشکِل مِثال کے طور پر اگر ہسا وٕچھو کٔشیٖرِ منٛز ہسا چھِ آسان سۄروٕ کُلۍ ییٚلہِ ہسا کٔشیٖرِ ہُنٛد موسم چھُ گَژھان چینٛج تِمن سۄروٕ کُلٮ۪ن ہسا چھُ شُہ پیٚوان ییٚمہِ سۭتۍ تِمن زِنٛدٕ روزُن چھُ گژھان واریاہ مُشکِل بیٚیہِ ہسا چھِ آسان کٔشیٖرِ منٛز چھِ آسان گُلاب تھَرِ تِمن تہِ ییٚلہِ شُہ چھُ پیٚوان کٔشیٖرِ ہُنٛد موس آبُہ ہَوا چھُ تَبدیٖل گَژھان تِہُنٛد زِنٛدٕ روزُن تہِ ہسا چھُ واریاہ مُشکِل بیٚیہِ ہسا چھِ کٔشیٖرِ منٛز ہسا چھِ أسۍ تَتھ وَنان ٹیٹھوَن کُل یُس ہسا ٹیٹھوَن کُل اسہِ واریاہَن دادٮ۪ن چھُ دوا آسان سُہ ہسا چھِ أسۍ زیادٕ جاناوارن جاناوارن تَمیُک سُہ تَمہِ کُلیُک تِم پَنہٕ ؤتھٕر ہسا چھِ أسۍ پاکوان پتہٕ ہسا چھِ یُس تَتھ سُہ آب چھُ نیران سُہ ہسا چھِ أسۍ جاناوارن دِوان چیٚون یا اِنسانَس تہِ ہسا چھُ سُہ واریاہَن دادٮ۪ن آسان دَوہ یِمن مُختلِف کُلٮ۪ن ہسا چھِ کٔشیٖرِ منٛز آسان زِنٛدٕ روزُن مُشکِل أسۍ کیاہ چھِ کَران أسۍ کِتھ پٲٹھۍ چھِ یِہِنٛز دیکھ بال کران أسۍ ہسا چھِ یِمن ییٚلہِ ہسا پگاہ وِنٹَرس سَمَر وِنٹرَس ییٚلہِ ہسا چھِ أسۍ چھِ یِمن کَران کٲم أسۍ ہسا چھِ یِمن خٲطرٕ اَکھ پالہِ ہاوُس بَناوان تَتھ پالہِ ہاوسَس منٛز ہسا سُہ ہسا چھِ أسۍ بناوان لِفافوٗ تِکیازِ أسۍ نہ ہسا چھِنہٕ تَتھ پالہِ ہاوسس تھاوان کُنہِ جایہِ نہ زَدٕ نہ کینٛہہ أسۍ ہسا چھِ اگر أسۍ تَتھ دَرواز تہِ چھِ بَناوان سُہ تہِ ہسا چھِ امے لِفافُک أسۍ بَناوان تِکیازِ یُس ہسا تَتھ اَنٛدر سُہ ٹیٚمپیچر روزِ سُہ ہسا چھُ واریاہ گرم آسان مِثال کے طور پر اگر أسۍ أزیُک ٹیٚمپیچر وٕچھو آز چھِ آسان ٹیٚمپیچر سَتووُہ اَٹھووُہ ڈِگری یَتھ منٛز ہسا یَتھ ٹیٚمپیچرس منٛز ہسا چھُنہٕ آسان کُنے کُلۍ قٕسمَس خَطرٕ یا کینٛہہ تِکیاز وٕنکیٚنَس ہسا سہ یُس نارمَل ٹیٚمیچر أکِس کُلِس آسُن گَژھِ سُہ ہسا چھِ آسان وۄنۍ اگر أسۍ کَتھ کَرو ییٚلہِ ہسا سون موسم ییٚتہِ چینٛج چھُ گژھان سردی ہُنٛد موسم چھُ واتان تَتھ سردی ہِنٛدِس موسمَس ہسا چھُ آسان یِمن کُلۍ یِمن کُلٮ۪ن سانہِ کٔشیرِ منٛز زِندٕ روزُن واریاہ مُشکِل تَمے موٗجوٗب ہسا چھِ أسۍ یہِ پالہِ ہاوُس لاگان یَتھ پالہِ ہاوسَس منٛز پتہٕ یہِ ٹیٚمپیچر برابر چھُ روزان یا چھُ روزان سَتووُہ ڈِگری نَتہٕ چھُ روزان اَٹھووُہ تَمہِ سۭتۍ کیاہ چھُ گَژھان اَتھ پالہِ ہاوسس منٛز ہسا چھِ اَتھ کٲم گژھان یِم یِم سٲنۍ کُلۍ چھِ آسان یِم ہسا چھِ آسان یِمن نہ ہسا چھُ آسان مَرنُک خَطرٕ کینٛہہ یِم ہسا چھِ آسان زِنٛدٕ یِم کُلۍ نَتہٕ ہسا اگر أسۍ ہُتھ پٲٹھۍ یِم تھاوہوکھ أسۍ ترٛاوہوکھ یِم یِتھٕے پٲٹھۍ تھاوہوکھ پالہِ ہاوسہٕ نیٚبرٕ کَنۍ تھاوہوکھ یُس ہسا سانہِ کٔشیٖرِ ہُنٛد تَمہِ وَقتُک ٹیٚمپیچر چھُ آسان سُہ ہسا چھُ آسان ماینس ژور یا ماینس پانٛژھ تَمہِ سۭتۍ ہسا ہیٚکَن نہٕ یِم کُلۍ مٔرتھٕے یوت کینٛہہ یِمن ہسا ہیٚکہِ سوٗر أتی بٔنِتھ تَمی کِنۍ ہسا چھِ أسۍ یہِ پالہِ پالہِ ہاوُس اِستعمال کران یَتھ پالہِ ہاوسَس منٛز أسۍ یِم کُلۍ کٔٹۍ رُوا لاگا تھاوان چھِ تَمہِ سۭتۍ نہ ہسا چھِنہٕ یِمن کُلۍ کٹٮ۪ن کٕہٕنۍ اَثَر پیٚوان تِکیاز یِم ہسا یِم سٲنۍ کُلۍ کٔٹۍ چھِ ییٚلہِ ہسا پگاہ سون بہارُک موسم چھُ واتان پتہٕ ہسا چھ أسۍ یہِ پالہِ ہاوُس تھوٚد تُلان یِمن ہسا چھُ اَللّٰہ تعالیٰ ہَن یِمن کُلٮ۪ن اَکھ چھِ آسان تٔمۍ یِمن یِہِنٛدٮ۪ن پَنَس منٛز شَفا تھومھت أسۍ ہسا چھِ یِتھ پٲٹھۍ مےٚ وون یُس یہِ ٹیٹھون چھُ یہِ ہسا چھِ أسۍ جاناوارن دِوان پاکوِتھ اَمیُک ٹیٹھونُک یہِ ٹیٹھوَن کُلِس چھِ أسۍ تِم پَنہٕ ؤتھٕر ژَٹان سُے ہسا چھِ أسۍ پتہٕ یِمن جاناوارن دِوان چیٚون یہِ ہسا چھ یہِ ہسا چھِنہٕ جاناوارنٕے ہٕنٛدۍ خٲطرے یوت آسان مُفیٖد کینٛہہ یہِ ہسا چھُ اِنسانَن ہِنٛدۍ خٲطرٕ تہِ آسان مُفیٖد تَوٕے ہسا چھِ أسۍ یِہِنٛدۍ اَصٕل پٲٹھۍ دیکھ بال کَران أسۍ چھِ یِمن خٲطرٕ باضٲبِطہٕ پالہِ ہاوُس بَناوان یَمہِ سۭتۍ پالہِ ہاوسہٕ سۭتۍ یِم نہٕ مَران وَران چھِ کینٛہہ تَمہِ پالہِ ہاوسہٕ سۭتۍ چھِ یِم واریاہ اَصٕل روزان یہِ سٲنِس موسم چینٛج گَژھنَس منٛز سانٮ۪ن سردیَن ہِنٛدِس موسمَس منٛز